مےٚ چھُ ناو مُظنِفا مٲلِس چھُم ناو نَزیٖر احمَد وانی بہٕ چھَس روزان دوبی پوٗرہ بہٕ چھَس پَران گارمینٹ سکوٗلَس مَنٛز کیاہ وَنان اَتھ ییٚتہِ گِراج گاندَربَل تَتہِ چھِ أسۍ واریاہ ٹیٖچَر تَتہِ چھِ اَسہِ پَرناوان اَصل تَتہِ چھِ واریاہ ٹیٖچَر اَصل أسۍ چھِ گیمٕز گیمٕز تہِ گِنٛدان تَتہِ چھِ بیٚیہِ اکیاہ یہِ کیاہ وَنان اَتھ پرنسپٕل تہِ اَصل بییٚہِ باقٕے چیٖز تہِ اَصل کیاہ وَنان اَتھ پریَر چھِ پَرناوان تَتہِ بیٚیہِ چھِ أسۍ گَژھان سپوٹٕس گِنٛدنہِ تہِ مےٚ چھُ سپوٹسَس مَنٛز واریاہ شوق مےٚ چھُ خۄش گَژھان سپوٹٕس بہٕ یَژھٕ بہٕ چھَس یَژھان بہٕ کَرہا کینٛہہ سپوٹسَس مَنٛز بَنہِ ہا بہٕ مَگَر گَرِچ یہِ کیاہ وَنان اَتھ یہِ چھُ آسان ہُتھ ماحول کہِ گَرٕ ہیٚکَن نہٕ کَرنٲیِتھ یہِ کِہیٖنۍ مَطلَب مول چھُ غریٖب سُہ ہیٚکہِ نہٕ پَرنٲیِتھ کِہیٖنۍ اِسلیے چھَس بہٕ پَران گورمینٹ سکوٗلَس گورمینٹ سکوٗلَس نَتہٕ چھِ واریاہ خواہِش آسان اِنسانَس کہِ بہٕ پَکہٕ ہا برونٛہہ بہٕ پَرہا پریٚویٹ سکوٗلَس مَگَر گَرِچ غریبی چھِ کَرناوان کینٛہہ تہِ پَتہٕ چھ پَرُن تہِ آز چھُ ماحول تہِ یُتھٕے واریاہ کیازکہِ آز چھُ برونٛہہ کُن پَکُن واریاہ مُشکِل آز چھُ پَرُن آز چھُ واریاہ یہِ آسان کیاہ وَنان اَتھ غریٖبَس چھِ واریاہ یہِ آسان مےٚ چھُ خۄش گَژھان أکیاہ یہِ سپوٹٕس بہٕ گِنٛدہا واریاہ بہٕ بَنہٕ ہا سپوٹسَس مَنٛز کینٛہہ تہٕ أکیاہ یہِ بیٚیہِ چھُ تورٕ یِتھ آسان پَتہٕ گَرِچ کٲم تہِ گَرِچ کٲم بانہٕ چھَلٕنۍ کیٚتھانۍ ہہُ یہِ بیٚیہِ چھُ اَسہِ سکوٗل لَگان تیوٗتاہ مَزٕ تَتہِ چھُ گِنٛدناوان اَسناوان بیٚیہِ تہِ چھِ أسۍ کَران واریاہ واریاہ چیٖز تَتہِ لَنٛچ چھِ نِوان بیٚیہِ تَتہِ چھِ دِوان اَسہِ بَتہٕ تہٕ دال دۄہٕے دۄہٕے بیٚیہِ چھِ گِنٛدان أسۍ تَتہِ بیٚیہِ چھِ صبحٲے صُبحٲے وۄتھان پَتہٕ چھِ پَتہٕ چھِ پریَر تہِ پَران سورُے چَکِنٛگ تہٕ چھِ کَران بیٚیہِ چھِ کیاہ وَنان اَتھ یٔکیاہ وَنان بیٚیہِ چھِ واریاہ چیٖز آسان سۄکٕس چھِ آسان وٕچھُن صُبحٲے صُبحٲے صُبحٲے وۄتھُن چھُ آسان سُلہِ پَتہٕ سکوٗل گَژھُن پَتہٕ لاگُن وَردی چھِ لاگٕنۍ آسان گَژھُن چھُ آسان سکوٗل پَتہٕ چھُ آسان تور واتُن تَتہِ چھُ آسان پریَر پَرٕنۍ پَتہٕ چھُ آسان اٮ۪ناوسمینٹ کَرٕنۍ پَتہٕ چھِ ٹیٖچَر ٹیٖچَر دِوان لیٚکچَر پَتہٕ چھِ أسۍ آسان اِتھے پٲٹھۍ بِہِتھ بیٚیہِ چھِ گیمٕز تہِ گِنٛدان لَنٛچ چھِ کَران فرنٛڈزَن سۭتۍ چھِ گِنٛدان بیٚیہِ چھِ کٕلاس دِوان بیٚیہِ چھُ آسان یِمے چیٖز چھِ کَران واریاہ تَتہِ چھُ لَگان مَزٕ سکوٗلَس مَنٛز سکوٗل چھُ آسان گَژھُن امہِ سۭتۍ چھِ اِنسان گَژھان اَصل پَرَان تہِ بیٚیہِ چھِ دَہ ناو تہِ نیران سکوٗلَس چھُ آسان گَژھُن واریاہ چیٖز چھِ آسان تِم یِم زِندَگی مَنٛز چھِ ہیٚچھنہٕ یِوان سکوٗلَس مَنٛزٕے کیازکہِ گَرِ ہیٚکہِ نہٕ اِنسان تیوٗتاہ ہیٚچھِتھ یوٗتاہ سکوٗل چھُ ضروٗری سکوٗلَس مَنٛزچھِ آسان واریاہ ایٚکٹِوِٹیٖز تَتہِ چھِ آسان مَطلَب تَتہِ چھِ ہیٚچھناوان ٹیٖچرَن سۭتۍ کِتھ پٲتھۍ چھُ وۄتھُن بِہُن کِتھ پٲتھۍ چھِ کَتھ کَرٕنۍ ڈِسپٕلٕن ہَر کینٛہہ سکوٗل چھُ آسان ضروٗری أکِس أکِس کورِ ہِنٛدۍ خٲطرِ چھُ یہِ واریاہ ضروٗری سکوٗل کیازِ کہِ تٔمِس چھُ آسان برونٛہہ کُن واریاہ کینٛہہ تِیُتھ آسان تِژھ آسان لایِف آسان تٔمِس چھُ آسان واریاہ کینٛہہ بَرداش تہِ کَرُن تَتھ مَنٛز یُس أسۍ سکوٗل چھِ ہیٚچھان مَطلَب تہزیٖب چھِ ہیٚچھان کَتھ کَرُن چھُ باقٕے چیٖز چھِ آسان یِمے چیٖز چھِ آسان سکوٗلَس مَنٛز سکوٗلَس مَنٛز چھِ بیٚیہِ واریاہ چیٖز آسان مَطلَب أکیاہ یہِ ٹیٖچٲرٕس میٖٹِنٛگ ٹیٖچٲرٕس ڈے آسان پَتہٕ چھُ فَنٛگشَن آسان واریاہ چیٖز یِمے چھِ آسان گِنٛدُن چھُ آسان بیٚیہِ چھِ پانہٕ ؤنۍ فرنڈٕس آسان تَتہِ چھُ واریاہ مَزٕ لَگان سکوٗل بیٚیہِ چھُ سکوٗلَس مَنٛز آسان میم چھِ آسان ٹیٖچَر چھِ آسان سَر چھُ آسان پرنسپٕل چھِ آسان تَتہِ چھِ واریاہ مَزٕ لَگان اِسلیے چھُ آسان سکوٗل گَژھُن سکوٗل چھُ واریاہ ضروٗری کیازِکہِ تمہِ وَرٲے چھَنہٕ زِندَگی کِہیٖنۍ تَتہِ چھِ ہیٚچھناوان واریاہ کینٛہہ بِہیوِیَر سکوٗل آسان ہیٚچھناوان تَتہِ اَصل بِہیوِیَر باقٕے چیٖز بیٚیہِ سکوٗل آسان سکوٗل چھُ آسان پریویٹ سکوٗل چھُ یہِ واریاہ سکوٗل مَگَر بہٕ چھَس پَران گورمینٹ سکوٗلَس مَنٛز کیازِ کہِ بہٕ چھَس بہٕ چھَس واریاہ غریٖب تِکہِ تَوَے أسۍ چھِ ترٛےٚ بیٚنہِ گَرِ مول ہیٚکہِ نہٕ ترٛٲے تھٕے سکوٗل پریویٹ سکوٗل ترٛٮ۪ن کورٮ۪ن بیٚیہِ نیٚچوٗ اَکھ پٮ۪ٹھٕ کُنُے ہورٕ مَطلَب چھَنہٕ اِنکَم تہِ تیوٗتاہ آسان کِہیٖنۍ سُہ ہیٚکہِ کٔرِتھ ترٛٲیِتھ پریویٹ سکوٗلَس کٲنٛسہِ توتہِ چھِ ٲسۍ پَرناوان یہِ میون مول چھُ مَطلَب ییٖژھن کَران سانہِ خٲطرٕ أزکِس زَمانَس مَنٛز تہِ پَرناوان اَسہِ أڈۍ چھِ آسان تِتھ یِمَن نہٕ گُزار چھُ آسان سکوٗل گَژھنَس تہِ مَگَر سٲنۍ مٲلۍ مٲجۍ چھِ اِیٖژاہ محنَت کٔرمٕژ کہِ تِمو سوٗزۍ أسۍ سکوٗل أسۍ وٲتۍ وۄنۍ یَتھ مَقامَس پٮ۪ٹھ توتہِ أسۍ چھِ شُکُر گُزار مٲلِس ماجہِ ہِنٛدۍ کہِ تِمو پَرنٲوۍ أسۍ ییٖتیاہ تِمو لٮ۪کھنٲے أسۍ تِم چھِ اَسہِ پَرناوان لٮ۪کھناوان ہیٚچھناوان بیٚیہِ باقٕے چیٖز سکوٗلَس مَنٛز سکوٗل کِتھ پٲٹھۍ چھُ آسان گَژھُن مٲلِس ماجہِ سۭتۍ کِتھ پٲٹھۍ چھِ آسان کَتھ کَرٕنۍ مٲلِس ماجہِ ہُنٛد احتِرام بَچَن ہُنٛد احتِرام تَتہِ چھُ سورُے ہیٚچھناوان سکوٗل کیاہ گَژھِ کَرُن کیاہ نہٕ گَژھِ کَرُن گَرٕ مَطلَب کیاہ کِتھ پٲتھۍ گَژھِ کَتھ کَرٕنۍ بٔڑِس سۭتۍ کِتھ پٲٹھۍ چھِ آسان کَتھ کَرٕنۍ لۄکٹِس سۭتۍ کِتھ پٲٹھۍ چھِ آسان کَتھ کَرٕنۍ یِمے چیٖز چھِ تَتہِ ہیٚچھناوان تَتہِ چھِ سکوٗل ییٚتہِ سون سکوٗل چھُ واریاہ اَصل مےٚ چھُ خۄش گَژھان پَنُن سکوٗل کیازکہِ تَتہِ چھِ واریاہ اَصل ٹیٖچَر تَتہِ چھِ واریاہ اَصل ٹیٖچَر تِم چھِ بیٚیہِ پَرناوان تہِ اَصل ڈِسپلٕن تہِ اَصل بیٚیہِ سپوٹسَس تہِ زیادٕ زیادٕ چھِ میم نِوان گِنٛدناونہِ اَسہِ تہٕ اَسہِ چھُ لَگان مَزٕ یُتھے أسۍ گِنٛدنہِ چھِ گَژھان چھِ أسۍ مَستی تہِ کَران پانہٕ ؤنۍ باقٕے چیٖز یِمے تورٕ یِوان پَتہٕ چھِ اَسہِ میٚڈَل دِوان تَتہٕ پَتہٕ چھِ سکوٗل تہٕ اٮ۪پرٕشِییٹ کَران تہٕ اَسہِ چھُ لَگان واریاہ زیادٕ مَزٕ تَتہِ سکوٗل سکوٗل چھُ چھَس بہٕ صُبحٲے صُبحٲے گَژھان پَتہٕ یِوان تورٕ شامَس واپَس پَتہٕ گَرِچ کٲم آسان پَتہِ شۄنٛگان شامَس تھٔکِتھ پَتہٕ بیٚیہِ وۄتھان صُبحٲے گَژھان سکوٗل وَردی لاگان کَران پَتہٕ یِمے یِمے چیٖز پَتہٕ بیٚیہِ رِپیٖٹلی پَتہٕ چھِ آسان اٮ۪گزام تہِ چھُ آسان مَنزٕ اٮ۪گزامَس مَنٛز تہِ چھُ آسان پرپیَر کَرُن گَرِ تہِ چھُ آسان کٲم کَرٕنۍ یہِ چھُ آسان کَرُن پَتہٕ أکیاہ یِمے پَتہٕ سکوٗل گَژھُن تہِ وَردی تہِ چھَلٕنۍ آسان نیٖٹ اینٛد کِلیٖن تہِ آسان گَژھُن سورُے سکوٗل تہٕ اکیاہ یہِ مےٚ چھُ پَنُن واریاہ زیادٕ سکوٗل خۄش گَژھان کیازِ کہِ اٮ۪م تَتہِ مِلے اَسہِ واریاہ چیٖز اِتھ یِم أسۍ ہیٚکان چھِ آزٕ تمہِ سۭتۍ کٔرِتھ واریاہ برونٛہہ اَصل کینٛہہ چیٖز